اَسلامُ علیکُم آٹ اینڈ کرٛافٹٕچ اگر أسۍ کَتھ کَرو اَتھ پٮ۪ٹھ چھِ یِوان وٕنۍکٮ۪ن واریاہ زیادٕ زور دِنہٕ پرٮ۪تھ کُنہِ سکوٗلَس منٛز تہٕ یہِ چھُ واریاہ زیادٕ ضٔروٗری تہِ اَتھ پٮ۪ٹھ زور دیُٚن تِکیٛازِ امہِ سۭتۍ چھِ واریاہ زیادٕ نٔے نٔے سِکِلٕز ڈیولَپ گژھان شُرٮ۪ن منٛز تہٕ وٕںۍکٮ۪ن چھِ پرٮ۪تھ کُنہِ سکوٗلَس منٛز اَصٕل زور زور یِوان اَتھ پٮ۪ٹھ دِنہٕ ڈانسِنٛگ چھِ ہیٚچھناوان وٕنۍکٮ۪ن پرٮ۪تھ کُنہِ سکوٗلَس منٛز یا رایٹِنٛگ سِکِل چھِ یِوان ڈیولَپ کَرنہٕ شُرٮ۪ن منٛز رایٹِنٛگ چھِ یِوان ہیٚچھناونہٕ فوٹوگرٛافی چھِ یِوان ہیٚچھناونہٕ وٕنۍکٮ۪ن لۄکٹہِ پٮ۪ٹھٕے شُرٮ۪ن یا ڈرٛایِنٛگ چھِ یِوان ہیٚچھناونہٕ پینٹِنٛگ چھِ یِوان ہیٚچھناونہٕ وٕنۍکٮ۪ن شُرٮ۪ن لۄکٹہِ پٮ۪ٹھٕے یا سُپیٖکِنٛگ کٕلاسٕز چھِ یِوان دِنہٕ وٕنۍکٮ۪س سکوٗلَن منٛز ییٚمہِ سۭتۍ لنٛگویج چھِ گژھان لۄکٹہِ پٮ۪ٹھٕے ڈیولَپ اَصٕل بولڈٕنٮ۪س چھِ یِوان شُرٮ۪ن منٛز لۄکٹہِ پٮ۪ٹھٕے لنٛگویج متعلق اَصٕل تہٕ امہِ علاوٕ چھِ یِوان باقٕے تہِ یَتھ منٛز یہِ ڈرٛایِنٛگ وایِنٛگ چھِ پینٹِنٛگ چھِ یِوان تَتھ پٮ۪ٹھ چھُ یِوان اَصٕل زیادٕ فو یہِ فوکَس کَرنہٕ بیٚیہِ چھِ یِوان الگ کٕلاس دِنہٕ یِمو خٲطرٕ وٕنۍکٮ۪ن پرٮ۪تھ کُنہِ سکوٗلَس منٛز تہٕ وٕنۍکٮ۪ن چھُ واریاہ اَصٕل مطلب یہِ زور دِوان یِمَن مطلب نٔے نٔے سِکلٕز گژھن ڈیولَپ گژھٕنۍ شُرٮ۪ن منٛز اَتھ پٮ۪ٹھ چھِ یِوان واریاہ اَصٕل زور پرٮ۪تھ کُنہِ سکوٗلَس منٛز اَصٕل فوکَس کَرنہٕ وٕنۍکٮ۪ن اگر بہٕ پَنٕنۍ کَتھ کَرٕ ییٚمہِ دۄہ بہٕ ٲسٕس لۄکٕٹ سکوٗل گژھان میٛٲنِس بَچپَنَس منٛز تَمہِ دۄہ ٲسۍ نہٕ زیادٕ یِمَن چیٖزَن پٮ۪ٹھ سکوٗلَن منٛز کِہیٖنۍ تہِ نہ زیادٕ فوکَس کَران تَمہِ دۄہ ٲسۍ نہٕ یِمَن خٲطرٕ کینٛہہ الگ ٹایِم یِوان سکوٗلَن منٛز دِنہٕ کِہیٖنۍ یہِ کٕلاس ٲسۍ نہٕ الگ کِہیٖنۍ یِوان یِمَن خٲطرٕ دِنہٕ تہٕ وٕنۍکٮ۪ن چھُ مطلب واریاہ زیادٕ تمہِ حِساب فٲیِدٕ أسۍ ٲسۍ تِمَن دۄہَن آسان یِتھَے پٲٹھۍ پانَے بَناوان یِمَن کاپیَن پٮ۪ٹھ بَناوان آسان یِتھَے پٲٹھۍ شَکلہٕ پانہٕ ؤنۍ فرٛینٛڈ سٔرکٕلَس منٛز اَکھ أکۍ سٕنٛز شَکلہٕ آسان بَناوان پَتہٕ اگر کٲنٛسہِ ہٕنٛز خراب آسہِ یا تٔمِس ٲسۍ پَتہٕ مزاق بَناوان اگر کٲنٛسہِ ہٕنٛز اَصٕل آسان تٔمِس ٲسۍ پَتہٕ پانہٕ ؤنی ایپرِٛشیٹ کَران یِم پانہٕ ؤنی فرٛینٛڈٕز اورٕ یورٕ تہٕ ہُتھ پٲٹھۍ ٲسۍ نہٕ مطلب کینٛہہ پٔٹِکیوٗلَر کٕلاس ٲسۍ نہٕ سکوٗلَس منٛز یِوان کِہیٖنۍ ییٚمہِ خٲطرٕ دِنہٕ تہٕ بیٚیہِ ٲسۍ أسۍ تہِ آسَن یِم تِم کاغذَن تِم بوٹس بَناوان تہٕ پَتہٕ ٲسۍ آسان تٔتھۍ گِنٛدان اورٕ یورٕ تہٕ أسۍ ٲسۍ پَنُن ٹایِم یِتھَے پٲٹھۍ اینجاے کَران تہٕ یِتھَے پٲٹھۍ ٲسۍ أسۍ سُہ تھوڑا بہت ہیٚچھَن تِم سِکِلٕز ٲسۍ اَسہِ اَسہِ منٛز تیٚمہِ دۄہ یِتھَے پٲٹھۍ ڈیولَپ گژھن تہٕ وٕنۍکٮ۪ن چھُ مطلب اَصٕل پٲٹھۍ تِمو خٲطرٕ ٹایِم یِوان دِنہٕ ہیٚچھناوںہٕ شُرٮ۪ن پٮ۪ٹھ فوکَس کَرَنہٕ تہٕ اَصٕل پٲٹھۍ ہیٚچھناوَنہٕ